اَسَلامُ علیکُم آز کَرو أسۍ یَتھ بارَس منٛز کَتھ کہِ کٔشیٖرِ منٛز یا ہؠکو أسۍ ؤنِتھ سرینَگر ڈِسٹِرٛکَس منٛز کَم تِم خوٗبصوٗرت جایہِ چھِ یِمَن یِمَن جایَن گژھُن لُکھ اَکثر پَسنٛد چھِ کَران تکیٛازِ چھِ پَسنٛد کَران تہٕ بہٕ ہٮ۪کہٕ تۄہہِ ؤنِتھ کہِ یِم زَن یِم جایہِ چھِ یِم چھِ واریاہ زیادٕ خاص کیٛازِکہِ اَتہِ چھِ واریاہ زبردَس سیٖنری آسان تہٕ بیٚیہِ چھِ اَتہِ اِنسان ہٮ۪کان تِم تِم چیٖز اٮ۪کٕسپیٖریَنٕس کٔرِتھ یِم نہٕ آز تامَتھ تَصوُر آسن اِنسان کٔرۍ مٕتۍ تہٕ تَتھ منٛز چھُ یِوان گۄڈنیِکُے چیٖز سُہ چھُ ڈَل لیک ڈَل لیک یُس چھُ یہِ چھُ اَکھ لاوُڈ پٕلیٖس کَتہِ سرینَگرَس منٛز سرینَگرَس منٛز یہِ چھُ واریاہ زیادٕ بوٚڑ مطلب شانت بیٚیہِ اَتھ أندۍ پٔتۍ چھُ پہاڑٕ ییٚتہِ تہٕ بییہِ لُکھ چھِ یِوان اور تاکہِ تِم کَرَن سوٲرۍ کھٮ۪ن شِکارَن منٛز یِم وُڈٕن بوٹٕس چھِ تِم وٕچھان بَڑٕ زبردست رنگ ب رنگی بہٕ ہٮ۪کہٕ تۄہہِ ؤنِتھ کہِ یہِ چھُ پیٖسفُل چھُ یہِ تہٕ أسۍ ہؠکو وٕچھِتھ کہِ اَتھ ڈَلَس منٛز چھِ اَکھ فلوٹِنٛگ گاڈن یعنی یُس اَتھ آبَس دٔریابَس منٛزَس تہٕ یُس واریاہ زیادٕ خوٗبصوٗرت چھُ اَتہِ تہٕ بیٛاکھ اَکھ جاے یۄس چھِ یۄس واریاہ زیادٕ خوٗبصوٗرَت چھِ یِوان ماننہٕ سۄ چھِ گُلمرگ یہِ چھِ واریاہ زیادٕ یہِ جاے چھِ یِوان واریاہ زیادٕ پَسنٛد کَرنہٕ کٔشیٖرِ منٛز خاص کَر کہِ یُتھُے سردی ہُنٛد موسَم چھُ آسان یا چِلَے کَلان چھُ آسان مےٚ چھُ باسان زَن تہِ اَکھ شیٖنو علاقہٕ سورُے کیازِ کہِ اَتھ ٹایمَس منٛز چھُ اَتہِ بَڑٕ زَبردَس شیٖن پیوان تہٕہِ سورُے گُلمرگ یُس چھُ یہِ چھُ کَوَر گَژھان شیٖیٖننہٕ سۭتۍ لُکھ چھِ اور گَژھان تِم کَرَن سکاے سِکِنٛگ کَرَن یِم بیٚیہِ چھِ مَزٕ تُلان کِمَن کَتھ شیٖنَس تہٕ رٮ۪تہٕ کالہِ چھِ گژھان کٲم یُِتھٕے گرمی ہُنٛد موسم چھُ آسان اَتہِ چھُ آسان بَڑٕ خوٗبصوٗرت پوش آسان اَتھ سٲرسٕے گُلمرگس تہٕ اَتھ گُلمرگَس منٛز چھِ بَڑٕ مشہوٗر گَنڈولا تہٕ یُس ماننہٕ چھُ یِوان کہِ یہِ چھِ ہایسٹ کیبٕل کار دُنیاہَس منٛز تہٕ لُکھ چھِ بَڑٕ پَسنٛد کَران یہِ چیٖز گَنڈولا سَوٲرۍ کھینَس تہٕ تَمہِ پَتہٕ چھِ یِوان بیٛاکھ اَکھ چیٖز جاے تَتھ چھِ وَنان پہلگام یُس اَکھ بیٛاکھ اَکھ نموٗن چھُ کٔشیٖر منٛز تہٕ یہِ چھُ بَڑٕ خوٗبصوٗرت شہر اَتھ منٛز چھِ کم بَڑٕ زبردس مٲدان کُلہٕ مٲدان سبٕز تَتھ چھُ آسان سٲرسٕے زَن سبزار بِچھٲوِتھ لُکھ چھِ اور گَژھان ٹرٛیکِنٛگ کَرنہٕہِ خٲطرٕ بَڑٕ سکوٗن حٲصِل کَرنہٕ خٲطرٕ تہٕ اَتھ تہِ چھُ اَکھ رِوَر پَکان اَپٲرۍ تَتھ چھُ ناو لیٚدر رِوَر تہٕ تَتہِ چھُ بَڑٕ زبردست یِوان ماننہٕ کہِ تَتہِ چھِ ٹرٛاوُٹ فِشِز چھِ تَتہِ ماننہٕ یِوان کہِ ٹرٛ ٹرٛاوُٹ گاڈٕ چھِ تَتہِ آسان تمہِ پَتہٕ اَگر أسۍ بیٚیہِ گَژھو سرینگر أسۍ ہیٚکو تَتہِ لٔبِتھ مُغل گاڈنز چھِ یَتھ منٛز یِوان چھُ شالمار باغ نِشاط باغ یِم زَن یِم باغ چھِ یِم چھِ اَکھ سُہ باسان زَن جنتُک اَکھ حِصہٕ اَکھ تہٕ اَتھ چھِ سُہ اَت چھُ سُہ آبشارُک نِظام تہِ تھٲوِتھ فَموارَن حِساب تہِ تھٲوِتھ بَڑٕ زَبردَس خوٗبصوٗرت پوش تہِ لگٲوِتھ لُکھ چھِ اور یِوان یِمِم چھِ اَتٮ۪ن بیٚہوان بیٚیہِ چھِ سُہ سکوٗن حٲصِل کَران اَمہِ یِمو چیٖز جایو نِش تہٕ اَمہِ باوجوٗد چھِ کیٚنٛہہ لوکَل مارکیٹ اَتہِ بہٕ ہٮ۪کہٕ تۄہہِ ؤنِتھ سرینَگرَس منٛز یُتھُے أسۍ کَتھ چھِ کَران لُکھ چھِ کَران کٲم یِم چھِ گژھان لُکھ چھِنہٕ ہیٚکان پَنُن پان رُکٲوِتھ یہِ لوکَل مارکٮ۪ٹ وٕچھُن کِہیٖنۍ یَتھ منٛز بَڑٕ اَکھ علاقہٕ چھُ فیمَس تَتھ چھِ وَنان لال چوک تہٕ اَتھ چھِ بَڑٕ زَبردَس خوٗبصوٗرتی تِکیٛازِ اَتھ چھِ یہِ چھُ سورُے لال چوک چھِ دُکاندارو سۭتۍ بٔرِتھ أسۍ ہٮ۪کو تَتہِ وٕچھِتھ ٹرٛ ٹرٛٮڈِشنَل ہینٛڈی کرٛافٹٕکۍ چیٖز پَشمیٖن شال یا مصالہٕ وغیرہ یِم سٲری چیٖز ہٮ۪کو أسۍ اَتہِ یِم سٲری چیٖز ہٮ۪کن اَسہِ میِٖلِتھ تہٕ أسۍ ہٮ۪کو گَرٕ نِتھ تہٕ بیٛاکھ اَکھ چیٖز چھُ کہِ وۄنۍ لُکھ کیازِ چھِ پَسنٛد کَران تہٕ سُہ سُہ چیٖز تہِ چھُ اَکھ بوٚڑ بار وَجہ چھُ یہِ کہِ یُس کٔشیٖر تہِ بیٚیہِ سرینگر چھُ اَمِکۍ یِم اَتِکۍ یِم لُکھ چھِ یِم چھِ بَڑٕ مہمان نَوٲزی منٛز ماننہٕ یِوان دُنیاہَس منٛز چھِ کٔشیٖر بَڑٕ مشہوٗر پَنٕنہِ مہمان نَوٲزی سۭتۍ تہٕ اَمہِ کہِ وجہ سۭتۍ یِم وِزِٹَر چھِ آسان تِم چھِ تِمَن چھُ باسان کہِ ن سا أسۍ چھِنہٕ بیٚیہِ کُنہِ جایہِ بِہِتھ یا أسۍ چھِنہٕ بیٚیہِ کُنہِ جایہِ آمٕتۍ سٲ سٲرَس کِہیٖنۍ سٲلَس کِہیٖنۍ أسۍ چھِ زَن پَننی گَرِ تہٕ یہِ چھُ اَکھ بہٕ ہٮ۪کہٕ ؤنِتھ کہِ یہِ چھُ اَکھ سٕپیشَل ٹَچ یُس اَتھ سٲرسٕے اٮ۪کٕسپیٖریَنسَس چھُ اٮ۪ڈ گژھان